وعلیکُم السلام اَہن حظ آ تُہۍ چھُو حظ ٹھیٖکھٕے صحت چھُو حظ ٹھیٖکھٕے بَس دُعا آچھا آچھا اۭں

ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ یِیِو

اَدٕ عٲش کٔرِتھ اَسہِ چھِ واریاہ اَسہِ چھِ ہَم برابَد ؤری کِس ؤرِیَس کٲم أتی رازے کٔدٕل اَپٲری بُہِ ر کٔدٕل کِنٮ۪تھ تُہۍ کَتہِ چھُو روزان جِناب جِگر میون یِیِو عٲش کٔرِتھ کیٚنٛہہ چھُنہٕ مَہ ہیٚیِو ٹٮ۪نشَن یہِ اگر تُہۍ بَتہٕ أنِو پَنُن سۭتۍ تہٕ تیٚلہِ پٮ۪نو تۄہہِ تقریٖباً شےٚ ہَتھ ساڑ شےٚ ہَتھ رۄپیہِ آ اگر تُہۍ ییٚتی کھیٚیِو بَتہٕ اَسے نِشن تہٕ تیٚلہِ چھُو پانٛژھ ہَتھ رۄپیہِ آ اَہن حظ آ جِگر میون پَتہٕ چھُ سہلٕے یِیِو تُہۍ پَتہٕ چھُ سہلٕے پَتہٕ پَنٛژاہ رۄپیہِ دِم ہُراوَو بیٚیہِ اۭں آچھا آچھا چلو دوٚپمو نَہ کیٚنٛہہ چھُنہٕ پَتہٕ چھُ سہل تَمے کِنۍ تَمے کِنۍ چھُس نَہ بہٕ تہِ ونان بہٕ چھُس دپان أکیٛاہ تۄہہِ آسنو سیٖزَن آسہِ کینٛژھس ٹایمَس پَتہٕ آسہِ سُہ بنٛد گژھان اسہِ چھِ اَسہِ چھِ نَہ نَہ پونٛسَن گٔے یہِ پونٛسَن گٔے گارَنٛٹی اِنشاء اللہ رحمٰن تُہۍ کٔرِو کٲم رٮ۪تھ گٔژھِتھ آسَن تۄہہِ پونٛسہٕ میلان تہٕ بیٚیہِ چھو ؤری کِس ؤرِیَس کٲم یہِ چھَنہٕ ہُہ دۄن ترٛٮ۪ن دۄہَن کیٚنٛہہ یا سیٖزنٕے چھِنہٕ یہِ کٲم آ مےٚ سۭتۍ چھِ تقریٖباً وٕنۍکٮ۪س ٲٹھ دَہ نفر پکان یِم چھِ بہٕ پانَس سۭتۍ پکناوان تُہۍ پِرٛژھِو یِمَن تہِ

آ تہٕ مَہ ہیٚیِو کٕہیٖنۍ ٹٮ۪نشَن پَتہٕ چھُ سہلٕے تُہۍ یِیِو بیٚیہِ چھُ اَصٕل نَرَم کنٛگوٗ خۄدا بَچٲوِنۍ عزاب وَزاب نہٕ آرم سان اٮ۪کچُلی چھُس بہٕ پہٕ أسۍ چھِ کران کٲم أسۍ چھِ لگان نَو بَجے صُبحٲے کٲم پانٛژھ بَجے گٔے چھُٹی اَسہِ نِش آ تۄہہِ چھُنہٕ حظ جِناب جِگر میون تَتھ سۭتۍ کِہیٖنۍ تۄہہِ چھُ مےٚ سۭتۍ مِثالَن دۄہ پٲٹھ یِیِو تُہۍ تۄہہِ چھُ مےٚ سۭتۍ بہٕ کیٛاہ کرٕ پَتہٕ بٕتھِ سُہ چھُنہٕ تۄہہِ مسلہٕ آ آ جمعہ گٔے چھُٹی اَدٕ سا اَدٕ سا جِگر میون اَدٕ سا